وعلیکُم السلام کُم حظ چھِو عرض کیٛاہ چھُو حُکماہ کٔرۍتَو حُکماہ اَدٕ ٹھیٖک چھُ سُووَو سُووَو ؤنۍتَو کیٛاہ چھُو سُووُن اَدٕ حظ ٹھیٖک چھُ تہٕ أنِو کیٚنٛہہ پَرواے چھُنہٕ تہٕ أسۍ سُووَو یُس ڈِزایَِن تُہۍ ونِو سُہ ڈِزایِن بَنہِ سُووِتھ فِلحال أنِو تُہۍ بیٚیہِ وُچھَو کتھ ڈیٚٹس پیٚٹھ چھُ تۅہہِ دیُن تَیار گژھِ گژھُن تتھ ڈیٚٹس پیٚٹھ تُہۍ ؤنٛۍتَو مےٚ کتھ ڈیٚٹس پیٚٹھ چھُ اسہِ یہِ تَیار کَرِتھ دیُن نہَ حظ فَسٹس پیٚٹھ گژھِ نہٕ کیٚنٛہہ نہَ تَتھ لگن اَمہِ کھۅتہٕ لگن دۅہ اکھ زٕ علاوَے تہٕ سِلٲے چھَوا تۅہہِ پَتاہ سِلٲے کیٛاہ چھِ أسۍ ہیوان سِلٲے حظ چھِ أسۍ ہیٚوان ساڑ ترٛےٚ ہَتھ رۅپیہِ فِراکھ شِلوارس لہذا اَوے پیٚو وَنُن تُہۍ ما دٔپۍ ہیٖوٗ تۅہہِ چھِوٕ زیادے ہیٚوان زَمانہٕ چھُ درٛۅجرُک نہَ نہَ تہِ ہے چھُ ٹھیٖک أسۍ چھِ زِیادے پَہم ہیٚوان مَگر اَز ما چھُ مارکیٹس منٛز چھُ درٛۅجر چھُ لہذا تُہۍ چھِو وُچھن یپٲرۍ چھِ ژرٛاٹھ یِمن چھُ پیٚوان دِیُن پوٚنٛسہٕ یِم چھِ بَرابَر پوٚنٛسہٕ ہیٚوان یپٲرۍ چِھ دُکانَس کِراے کھسَن پاورس چھِ پاور چھُ چَلان پاورس چھِ بِل پیٚوان بَرٕنۍ لہذا اِسلیے ووٚن مےٚ تَوے تۅہہِ ساڑ ترٛےٚ ہَتھ رۅپیہِ چھِ أسۍ سِلٲے ہیٚوان تہٕ اَگر تُہۍ اَگر تُہۍ باسہِ تُہۍ أنِو بیٚیہِ ہیٚکہِ نہٕ فسٚٹس پیٚٹھ تیار گژھِتھ کیٚنٛہہ لہذا تَمہِ تَمہِ کھۅتہٕ ما پیٚن کیٚنٛہہ دۄہ ویٚٹ کَرُن اَگر تۄہہِ زِیادٕ مجبوٗری چھِ تہٕ لہذا تَوے ووٚن مےٚ تُہۍ دٔپِو نہَ سا اَسہِ گژھِ نہٕ فَسٹس پیٚٹھ آسُن فسٚٹس پیٚٹھ ہیٚکہِ نہٕ ایوٚیلیبٕل گژھِتھ کیٚنٛہہ اَسہِ چھِ اَمہِ برٛونٛٹھ کٲم رٔٹمٕژ یۅس زَن امہِ پَتہٕ چھِ وۅنۍ أڈیَن ڈیٚٹ تھوٚومُت وۅنۍ چھُ اَسہِ کَرٕنۍ کوٗشِش تےَ چَلو تۅہہِ چھَوٕ مَجبوٗری تۅہہِ دِمہو بہٕ اَمہِ برٛونٛٹھٕے تیار کٔرِتھ مَگر فسٹ تٲریٖخ گژھِ گژھن نہٕ تیار کیٚنٛہہ لہذا تیٚلہِ کَر ییو تُہۍ تُہۍ کَر مےٚ اچھا پَگاہ کَپُر کیٛاہ چھُو کَپُر آ اچھا کَلر کیٛاہ چھُ سُہ چھُنہٕ ٹھیٖک کیٚنٛہہ بِل بِل چھُنہٕ ٹھیٖک کیٚنٛہہ تَتھ بَنہِ نہٕ فِراکھ شِلوار کیٚنٛہہ کَلر گوٚژھ ذَرا بَدل چینج کَرُن تۅہہِ چھُوا سُہ شاپ چھُ اَسہِ اَڈس منٛز